اَلسلامُ علیکُم وَرحمتُہ اللہِ وَبَرَکاتُہ بالکل پرٛژھوٕ تۄہہِ مےٚ واریاہ بَڑٕ اصٕل سوال کہِ ژٕ وَن سا پننہِ سٹیڈی متعلق سٹیڈیٖزَن متعلق وَن سا ژٕ یا پَننِس جابَس متعلق بلکل ہیٚکہو بہٕ تۄہہِ ؤنِتھ یِمن دۄنؤنی متعلق تہٕ گۄڈٕ وَنہٕ بہٕ تۄہہِ یُس ہسا میٛٲنۍ یہِ ایٚجوکیشَن چھِ یہِ ہسا چھِ گٔمٕژ نَمتس منٛز سِٹارٹ مطلب کُنوُہ شٮ۪تھ نَمتس دوران اوسُس بہٕ پَران تہٕ بہٕ ہَسا اوسُس پَران أکِس گورمیٚنٛٹ سکوٗلَس تہٕ ییٚتھ گورمیٚنٛٹ سکوٗلَس ٹوٹَل کَمرٕ ٲسۍ ژور تہٕ سکوٗل چھُ یہِ مِڈل سکوٗل یعنی کہِ کلاس ٲسۍ ٲٹھ تہٕ کَمرٕ چھِ مگر ٹوٹَل ژورٔے اَتہِ چھِ أسۍ ٲٹھ گرٛیڈ اَتہِ چھِ یہِ چھُ گرٛیڈ ٲٹھَس تانۍ اَولہٕ پٮ۪ٹھ ٲٹھَس ٲٹھ گرٛیڈَس تانۍ مگر کَمرٕ چھِ ژورٔے تہٕ ژورو منٛز چھِ اَکھ آفِس تہٕ وۄں چھِ أسۍ اَتہِ پَران کٔژَن ترٛیٚن کَمرَن منٛز تہٕ اسہِ ٲس گژھان کٲم یِمَن ترٛیٚن کَمرَن منٛز ٲسۍ تھاوان سِکِستھہٕ سیٚونتھہٕ ایٹتھہٕ تہٕ پٲنٛژمہِ تانۍ ٲسۍ أسۍ آسان نیٚبرٕکَنۍ پَران تُلہٕ کُلیٚن تَل تُلہٕ کُلیٚن تَل ٲسۍ أسۍ ٹاٹھ ترٛاوان تٔتی اوس پَتہٕ تہٕ بوڑ آسان تہٕ أتھۍ تَل ہسا ٲسۍ أسۍ پَران پَتہٕ ییٚلہِ أسۍ شیمہِ کھٔتمِتۍ چھِ اَدٕ چھِ أسۍ کلاسَس منٛز ژامٕتۍ ادٕ چھِ أسۍ بیٛوٹھمت کلاس روٗمَس منٛز اَتہِ باسیٛٲی اسہِ نَہ سا ایٚجوکیش ہسا چھِ کیٚنٛہہ فارمَل ایٚجوکیشَن یا کیٚنٛہہ اَتہِ چھِ اسہِ زیادٕ تَر یُس اسہِ پرٛابلِم ٲس گژھان سکوٗلَس منٛز سۄ ہَسا ٲس اَمہِ کِنۍ زیٛادٕ اسہِ اوس نہٕ تَتہِ تیٛتھ اِنفرٛاسٹرٛکچَر بِلڈِنٛگ آسہٕ نہٕ کیٚنٛہہ سٲنِس وَقتَس منٛز سُہ ہَسا اوس سٮ۪ٹھاہ عذاب یُس اسہِ وۄنۍ یہِ گرٛاوُنٛڈ اوس اَتھ گرٛاوُنٛڈَس ٲس خٲلی کٔنٛڈۍ کُلۍ اَتھ اوس نہٕ بَنان پَکُن کِہیٖنۍ نہٕ اَتھ ٲسۍ ژۄپٲرۍ کٔنٛڈۍ کُلۍ اَتہِ اوس کٔنٛڈۍ قٔہرا اوس اَتہِ آسان پَتہٕ ٲسۍ أسۍ وَنان جمعہ دۄہ تُہۍ أنِو سا درٛوت سۭتۍ یا أنِو سا تُہۍ ٹۄنٛگٕرۍ سۭتۍ پَتہٕ ٲسۍ أسۍ جمعہ جمعہ آسان یِم کٔنٛڈۍ کَڑان مگر مےٚ باسان ؤری تہِ اوس مۄکلان تہٕ یِم کٔنٛڈۍ ٲسۍ نہٕ سَپدان کیٚنٛہہ پَتہٕ ٲسۍ یِم ہَردٕ گژھان کَم کَم وارٕ وار کیٛازِ ییٚلہِ یِم ییٚلہِ یِم ہۄکھان ٲسۍ اَدٕ ٲسۍ یِم ہُتھ پٲٹھۍ ٲسۍ نہٕ یِم مۄکلان کہیٖنۍ ٲسۍ تقریٖبًا فی جمعہ کَڑان مگر اَکھ چیٖز وۄنۍ ووت یمن یہِ ٹیٖچَر ٲسۍ ماشٹَر ٲسۍ اُستاد ٲسۍ تِم ہَسا ٲسۍ اسہِ واریاہ زیادٕ اصٕل پَرناوان تِم ٲسۍ بِچارٕ محنت کَران ہاں سُہ چھُ پَتہٕ دوٚیِم سوال کہِ تَتہِ اوس نہٕ اسہِ تَمہِ ساتہٕ تِژھ فیسَلٹیٖز کیٚنٛہہ مطلب ٲں سکوٗل کہِ ٲں سکوٗل کہِ رنٛگہٕ مگر تِم ٲسۍ اسہِ بِچار پَرناوان اصٕل کیٛازِ تِمَن پٮ۪ٹھ ہیٚکو نہٕ أسۍ بٕلیم کٔرِتھ کہیٖنۍ اگر أسۍ کیٚنٛہہ چھِ وُنٛکیٚن سُہ چھِ أسۍ وُنٛکیٚن تِمنٕے ٹیٖچرن ہنٛدۍ بدولت مطلب اگر أسۍ کیٚنٛہہ ہیٚکان چھِ پٔرتھ لیِٚکھتھ بیٚیہِ ییٚتہِ کٲنٛسہِ سۭتۍ کَتھ باتھ کٔرِتھ یا کُنہِ جایہِ ہیٚکان کانٛہہ جاب کٔرِتھ مےٚ باسان یہِ چھِ أسۍ تِمنٕے ٹیٖچرَن ہنٛدۍ بدولت کیٛازِ تِم ٲسۍ اسہِ برابر پَننیٚن شُریٚن ہنٛدۍ پٲٹھۍ ٹرٛیٖٹ کَران تِم اگر نہٕ أسۍ سکوٗل ٲسۍ یِوان تِم ٲسۍ اسہِ دوٚیمہِ دۄہ دٮ۪ل تُلان پٲزارو سۭتۍ تُہۍ کیٛازِ ٲو نہٕ سکوٗل تہنٛدے ہٲبتہٕ ٲسۍ أسۍ پتہٕ پران تہِ تِکیٛازِ ہٲبَتھ چھُ أکِس بَچَس ضروٗری چاہے سُہ تٔمِس گَھریلوٗ ٲسِن یا تٔمِس سُہ سکوٗل کہِ طرفہٕ ٲسِن یوٚتانۍ نہٕ ہٲبتھ آسہِ توٚتانۍ چھِنہٕ بَچہِ پَرنہٕ خٲطرٕ تیار کیٚنٛہہ مگر ییٚلہِ أمِس ہٲبَتھ چھِ کَران پَتہٕ چھُ یہِ بَچہِ گژھان بلکل فِٹ یہِ چھُ روزان تیار پرنہٕ خٲطرٕ تہٕ أتھۍ خٲطرٕ چھُس بہٕ تۄہہِ ویٚژھان وَنُن یُس ہسا یہِ ٲں یہِ چھِ بَچہِ کیٛاہ چھِ اَتھ وَنان ٲں یِم بَچہِ چھِ یِم ہَسا ٲسۍ کران کٲم ٲں یا باتھ روٗم اوس اسہِ تَتہِ تِتھ تیٛتھ باتھ روٗمہ اوس نہٕ کیٚنٛہہ یِتھ پٲٹھۍ مثال آز چھِ آسان یا سانہِ وقتہٕ اوس نہٕ مِڈ ڈے میٖل کیٚنٛہہ آز چھِ دِوان مِڈ ڈے میٖل ایٚم ڈۍ ایٚم آز دِوان یِمَن سکوٗل پٮ۪ٹھ بَچیٚن وردی یا وَردی چھِ مُفت دوان اسہِ ٲسۍ نہٕ وَردی دِوان مُفت کِہیٖنۍ کِتابہٕ چھِ مُفت دِوان سانہِ وِزۍ آسہٕ نہٕ کِتابہٕ مُفت کِہیٖنۍ گھرِ تہِ ٲسۍ غریٖبی بَڑٕ مشکل سان اگر کُنہِ ساتہٕ کاپی مۄکلے گۄڈٕ اوس گھرِ پیٚوان ترٛیٚن دۄہن وَدُن ہیٛون اَدٕ ٲسۍ ترٛےٚ دُہہِ بعد پتہٕ مول موج مَسہ مَسہ مُشکلی سان کاپی دِوان سُہ دی تِن پتہٕ دۄن ترٛیٚن رۄپیَن ہنٛز کاپی تہٕ اَدٕ ٲسۍ أسۍ مطلب ییٖژاہ سَختی ہارڈشِپ تُج اسہِ یہِ چھا أزِکۍ پٲٹھۍ آز چھِ آسان وُنہِ شُرۍ سکوٗل ترٛاونٔے گۄڈٕ گوٚو ٹِفَن گۄڈٕ گوٚو أمِس لنٛچ گوس لَنچ بۄکٕس پَتہٕ ہَسا گوٚو بیگ پَتہٕ ہَسا گٔے کِتابہٕ تہٕ آز چھِ واریاہ لیٚنٛگتھی پرٛاسیٚس یہِ مطلب آز چھِ یِمَن واریاہ اصٕل زیادٕ فیسَلٹیٖز یِوان دِنہٕ تہٕ یِم نہٕ ہَسا تَمہِ ساتہٕ سانہِ وَقتہٕ وِزۍ آسہٕ کیٚنٛہہ بہرحال یہِ چھُ خۄداے سنٛدۍ طرفہٕ اَتھ کیٛاہ کَرو یہِ چھُ خۄداے سُنٛد دیٛن یہِ چھُ اُہنٛد قسمَت تہٕ یِمن أزۍ کیٚن بَچن ہُنٛد یہِ تاکہِ یِمن چھِ یژھ فیسَلٹی میلان تہٕ یہِ چھُ مےٚ وۄنۍ ونُن اَمہِ پَتہٕ ہَسا وٲتۍ أسۍ ہایر سیٚکَنٛڈرٛی ییٚلہِ أسۍ ہایر سیٚکنٛڈرٛی وٲتۍ ہایر سیٚکنٛڈرٛی ہسا وُچھ اسہِ اَمہِ کھۄتہٕ سِسٹَم زیادٕ کیازِ تتہِ وُچھ اسہِ اصٕل بِلڈِنٛگ وِلڈنٛگ کلاس تتہِ أسۍ نہٕ أسۍ نیٚبرٕ کٔنۍ پَراوان کیٚنٛہہ نَہ نَہ نَہ تَتہِ ٲسۍ اسہِ أنٛدرٕ کٔنی پرناوان تَتہِ چھُ اسہِ اصٕل پٲٹھۍ پوٚرمُت ہایر سیٚکنٛڈرٛی منٛز نایتھہٕ پٮ۪ٹھ برابر ٹُویٚلتھہٕ کوٚرمُت تتہِ پاس تہٕ ییٚلہِ أسۍ تَتھ ہایر سیٚکنٛڈرٛی منٛز ٲسۍ اَتہِ اوس گرٛاوُنٛڈ تہِ بوٚڑ اَتہِ ٲسۍ ٹیٖچَر تہِ آسان واریاہ اَتہِ ٲسۍ اَتہِ ٲسۍ أسۍ بیٚنٛچَن پٮ۪ٹھ تہِ بیٚہوان نَہ تہٕ ٲسۍ أسۍ پننہِ سکوٗل آسان پَتھَر ٹاٹھن پٮ۪ٹھ بیِہتھ تہٕ تَتہِ اوس ٹاٹھن ٹاٹہٕ گَردٕ تہٕ یہِ پیٚنٛٹَس اوس کُنُے گژھان یہِ اوس نہٕ پہچانٕے گژھان یم کٕم ییٚمس کمہِ قٕسمُک پیٚنٛٹ چھُ لٲگِتھ مگر ییٚلہِ پَتہٕ ہایر سیٚکنٛڈرٛی وٲتۍ تَتہِ ٲسۍ بیٚنٛچَن پٮ۪ٹھ باضٲبطہٕ تَتہِ اوس اسہِ واریاہ اصٕل سِسٹَم اَمہِ پَتہٕ وٲتۍ أسۍ پَتہٕ کالج تہِ کالج وُچھ اسہِ امہِ کھۄتہٕ زیادٕ اصٕل فیسَلٹی تَتہِ کالجہِ وُچھ اسہِ اَمہِ کھۄتہٕ زیادٕ تکیٛازِ تَتہِ وُچھ اسہِ پارکہ وارکہ برٛونٛہہ کٔنۍ بَنٲیِتھ گوٚو اگر اِنسان کلاس اوس دوان پَتہٕ ییٖتِس کالَس بیٛاکھ کلاس لَگہِ ہا تیٖتِس کالَس اوس اِنسان پارکہِ منٛز بیٚہوان تَتھ ہَوا ہَس تہٕ مَزٕ ہیٛو اوس گژھان فیٖل تَتہِ ٲسۍ پارکَن منٛز تہِ بیٚنٛچ لٲگِتھ تَتہِ ٲس ییٖژاہ فیسَلٹی پارکَن منٛز ٲسۍ بیٚنٛچ لٲگِتھ لیبہٕ آسہٕ واریاہ بَجہِ لیٚباٹرٛی آسہٕ تَتہِ واریاہ بَجہِ ییٚتہِ أسۍ ایٚکٕسپیٚرِمیٚنٛٹ ٲسۍ کَران تِکیٛازِ ہایر سیٚکنٛڈرٛی منٛز ٲس تھوڑا لۄکٹٕے لیٚباٹرٛی تہٕ سکوٗلَس منٛز چھُنہٕ ناوٕے تَتہِ اوس نہٕ کَمرَن بیٚہنس سُمب جاے تہٕ لیٚباٹرٛی تہٕ لایبرٛیری کَتہِ گٔیے پٲدٕ ہایر سیٚکنٛڈرٛی منٛز تہِ ٲس لۄکٕٹۍ لایبرٛیری تَتہِ آسہٕ اَکھ زٕ کَمرٕ ٲس سۄ لایبرٛیری مگر ییٚلہِ کالج وٲتۍ اَتہِ وُچھ اسہِ واریاہ بٔڑ لایبرٛیری یعنی کہِ اسہِ وُچھ ہر کُنہِ جایہِ چینٛجی چینٛج واریاہ زیادٕ چینٛج کیٛازِ یوٗت أسۍ ہیٛور کُن کھٔتۍ تیٛوٗت باسے اسہِ فیسَلٹیٖز زیادٕ تہٕ تیوٗت باسے اسہِ الغرض تہٕ کینٛژھاہ اَپٲرۍ یَپٲرۍ کَران تہٕ کٔر اسہِ یہِ ایٚجوکیشَن حٲصِل تہٕ سانہِ وقتہٕ وِزۍ اوس آسان اسہِ ایٚگزام یہوے نومبر ڈیٚسَمبَر اوس اسہِ نَہ اکٹوٗبَر نومبر اوس اسہِ ایٚگزام آسان تہٕ ڈیٚسمبر پٮ۪ٹھ ٲسۍ اسہِ گژھان پَتہٕ نَیہِ ؤری کَلاس سِٹارٹ تہٕ پَتہٕ اوس گژھان نوٚو سیٚشَن سِٹارٹ پَتہٕ ٲس گژھان أتھۍ سۭتۍ وَنٛدٕ چھُٹی پَتہٕ گٔیے مارچہِ پٮ۪ٹھ وُنٛکیٚن اگر أسۍ وُچھو وُنٛکیٚن چھِ گژھان ایٚگزام سِٹارٹ سُہ ہَسا چھِ گژھان کَر ونٛکیٚن چھِ گژھان ایٚگ وۄنۍ کوٚرکھ یَتھ مارچ سیٚشَن گوٚو وۄنۍ ہسا چھِنہٕ تتھ پٲٹھۍ مٲنۍ تو تُہۍ جوٗن پٮ۪ٹھ چھِ گژھان اَصلی سِٹارٹ کیٛازِ یِم زٕ ترٛےٚ ریٚتھ چھِ پَتہٕ أتھۍ سۭتۍ لَگان رِزَلٹہٕ اَپٲرۍ یَپٲرۍ ہُو یہِ تہٕ یِمَن ہایَر کلاسَن تہٕ یتُے ہسا